برٛونٛہہ کالہِ ٲس یِوان وٕچھنہٕ کہِ پَکنَس ٹِکنَس منٛز ٲس واریاہ زیادٕ پَریشٲنی لُکَن یِوان لَبنہٕ جیسے کہِ کُنہِ جایہِ اوس آسان گژھُن تہٕ گاڑِ آسنہٕ آسان کِہیٖنۍ تِمن اوس آسان پایدٔلۍ گژھُن تِمن اوس پٮ۪وان پایدٔلۍ گژھُن لیکِن آز چھِ أسۍ وٕچھان ہر أکِس گَرَس منٛز چھِ زٕ گاڑِ تہِ ایوَلیبٕل زٕ گاڑِ تہِ دٔستِیاب ترٛےٚ گاڈٕ تہِ دٔستِیاب تہٕ یُس ٹیٚکنالجی آیہِ أمۍ کٔر سٲنۍ زِندگی واریاہ زیادٕ چینٛج أمۍ أنۍ واریاہ زیادٕ چینجِز سانہِ سم سٲنِس سماجَس منٛز تہٕ بیٚیہِ یُس یہِ ٹٮ۪کنالجی چھِ أتھۍ منٛز چھِ أسۍ آز وٕچھان سماٹ فونٕز چھِ تِمَن منٛز چھِ أسۍ اِنٹَرنٮ۪ٹ یوٗز کَران استعمال کَران کُنہِ مقصد خٲطرٕ جیسے کہِ اَسہِ چھِ ٹِکَٹ آسان بُک کَرٕنۍ ٹرٛینہِ ہٕنٛز یا ہَوٲیی جَہازٕچ یا ہوٹل روٗم چھِ آسان بُک کَرُن یا اَسہِ چھُ آسان بٮ۪نٛک پیمٮ۪نٛٹ کَرٕنۍ یعنی کہِ اگر مِثال کے طور پے بِجلی بِل چھِ آسان بَرٕنۍ یا فون بِل چھِ آسان بَرٕنۍ یا کانٛہہ تہِ کُنہِ تہِ قٕسمٕچ پیمٮ۪نٛٹ چھِ آسان کَرٕنۍ سُہ چھِ أسۍ اَز آسٲنی سان پنٛنِس سماٹ فونَس پنٛنہِ گَرِ بِہِتھ کَران تہٕ یا کُنہِ جایہِ اَسہِ گژھُن چھِ آسان أسۍ چھِ گاڑٮ۪ن ہُنٛد اِستعمال کَران سٲنۍ ٹٮ۪کنالجی چھِ أمۍ کٔر واریاہ زیادٕ سٲنۍ زندگی سُدھٲر أمۍ سٲنۍ زِندگی تہٕ أسۍ چھِ آز آنلاین وٕچھان شاپِنٛگ چھِ یِوان کَرنہٕ تمہِ خٲطرٕ چھِنہٕ اَسہِ پٮ۪وان بازَر گژھُن کِہیٖنۍ مارکیٹ گژھُن کِہیٖنۍ تہِ نہٕ أسۍ چھِ آز گَرِ بِہتھٕے شاپِنٛگ کَران ہَر اَکھ چیٖز یُس تہِ اَسہِ ضٔروٗرت چھِ آسان سُہ چھُ أسۍ گَرِ آز گَرٕ بِہتھٕے چھِ أسۍ سُہ منٛگناوان پنٛنِس ڈور سِٹیٚپَس پٮ۪ٹھ پنٛنِس دَروازَس پٮ۪ٹھ چھُ اَسہِ آز سُہ دٔستِیاب گَژھان تہٕ بیٛاکھ چیٖز چھِ أسۍ وَنان کہِ ٹٮ۪کنالجی چھِ یعنی کہِ أسۍ اگر پَرُن لیٚکھُن چھُ آسان اَگَر نہٕ سکوٗل تہِ اِنسان گَژھِ کِہیٖنۍ مگر آرام سان ہیٚکہِ پٔرِتھ لیٚکھِتھ پنٛنِس گَرَس منٛز پنٛنِس سٕماٹ فونَس پٮ۪ٹھ تہٕ یا کَمپیوٗٹرَس پٮ۪ٹھ یا لیپٹاپ چھِ آرام سان ہیٚکہِ پٔرِتھ نوٹٕس چھِ ہٮ۪کان بَنٲیِتھ اَسہِ چھِنہٕ برٛونٛہہ کالہِ اوس یِوان وٕچھنہٕ چِٹھِ ٲسۍ سوزان اَکہِ گامہٕ پٮ۪ٹھ بیٚکِس گامَس ٲسۍ چِٹھۍ سوزان آز چھِ أسۍ لَب آز چھِ لَبنہٕ یِوان اَز چھِنہٕ چِٹھٮ۪ن ہٕنٛز کٕہٕنۍ تہِ ضوٚرَتھ پٮ۪وان آز چھِ أسۍ پنٛنٮ۪ن فِنٛگَر ٹِپَن پٮ۪ٹھ چھِ أسۍ آز فون اَکھ رَلاوان سُہ چھُ اَسہِ اَمریٖکہ واتناوان سُہ فون چایِنا چھِ أسۍ ہٮ۪کان کَتھ کٔرِتھ سعودی عربیعہ چھِ أسۍ ہٮ۪کان گَرِ بِہِتھ کَتھ کٔرِتھ تہِ چِٹھٮ۪ن ہٕنٛز چھِنہٕ کٕہٕنۍ تہِ ضٔروٗرَت پٮ۪وان ٹٮ۪کنالجی آیہِ أمۍ کٔر واریاہ سٲنۍ زِندَگی آسان

کٲنٛسہِ ماجہِ ہُنٛد نیٚچوٗ چھِ آسان تٔمِس أچھو دوٗر پَرنہِ گوٚمُت تہٕ سُہ چھُ ہٮ۪کان تٔمِس دۄہَس منٛز ژورِ پھِرِ تہِ پانٛژِ پھِرِ تہِ ویٖڈیو کال کٔرِتھ تہٕ تٔمۍ سٕنٛز شکٕل وٕچھِتھ یہِ سورُے تبدیٖلی أنۍ ٹٮ۪کنالجی أمۍ کٔر واریاہ سٲنۍ زِندگی تگ تبدیٖل تہٕ شاپِنگ چھِ أسۍ کَران پیمٮ۪نٛٹ چھِ أسۍ کَران ٹِکَٹ چھِ أسۍ بُک کَران یا پَران لیکھان چھِ أسۍ أکِس آز اِنٹَرنیٚٹَس پٮ۪ٹھ فونَس پٮ۪ٹھ لیپٹاپَس پٮ۪ٹھ واریاہ زیادٕ سٲنۍ زِندَگی گٔے آسان تہٕ أسۍ چھِ واریاہ زیادٕ خۄش یُس یہِ ٹٮ۪کنالجی آیہِ تہٕ برٛونٛہہ کال اوس یِوان وٕچھنہٕ سٮ۪ٹھاہ مُشکِلات ٲسۍ پٮ۪وان اِنسانَن تُلٕنۍ پَایدٔلۍ ٲسۍ پَکان یا چِٹھِ ٲسۍ سوزان یا فونُک اوس نہٕ کانٛہہ ذِکرٕے یا کَمپیوٗٹرُک اوس نہٕ کانٛہہ ذِکرٕے یا گاڑِ آسہٕ نہٕ چَلان کِہیٖنۍ تہِ نہٕ یَنہٕ پٮ۪ٹھ گاڑِ آیہِ یا موبایل فون آیہِ کَمپیوٗٹَر آیہِ اِنٹَرنیٚٹ آو أمۍ کٔر سٲنۍ واریاہ زیادٕ زِندَگی تَبدیٖل تہٕ اَتھ منٛز آیہِ اَسہِ واریاہ زیادٕ سہوٗلیت تہٕ أسۍ چھِ واریاہ زیادٕ خۄش امہِ تَبدیٖلی سۭتۍ